کٔشیٖرِ منٛز چھِ واریاہ زیادٕ کَلچَرَل ہیٚرِٹیج یِم اَسہِ پٔتۍمیو واریاہو مطلب صدیو پٮ۪ٹھ اَسہِ پنٛنیو جَدَو پٮ۪ٹھ میلنہٕ چھِ آمژٕ یِمَن منٛز بُرزٕہومہ چھِ یا چھِ یہِ حضرت بَل شرٛایِن چھِ جامعہ مسجد چھِ جامعہ مہجد چھِ یا شرٛی امرناتھ یاترا یُسہٕ شرٛی امرناتھ یُس سُہ ٹٮ۪مپٕل چھِ یا پری محل چھُ یِم چھِ سانہِ کِن کَلچَرَل ہٮ۪رِٹیج یِم پِرٛزٲرٕو یِم محفوٗظ تھاونہٕ خٲطرٕ چھِ پَزِ گورمنٹَس تھاوُن یِمَن پَزِ یِمَن پَزَن نہٕ یِژھن جایَن یِژھن جایَن عام لوٗکَن ہُنٛد تیوٗتاہ یہِ کَنٹرٛول تھاوُن کِہیٖنۍ اَتھ اَتھ گژھن صحیح پٲٹھۍ روٗل تہٕ قانوٗن تہٕ پاس کرنہٕ یُن زِ ییٚلہِ لوٗکھ اَپٲرۍ گژھن یِم ہٮ۪کَن نہٕ یِژھن خاص عموٗماً جایَن پٮ۪ٹھ پٕلاسٹِک ترٛٲیِتھ کِہیٖنۍ یِم پَکَن اَپٲری سیوٚد یِم تھاوَن اَتِکِن پرٛٮ۪تھ کُنہِ چیٖزَس چیٖزَس تھاوان سیوٚد اَتھ کُن گژھِ نہٕ کُنہِ تہِ چیٖزَس زَرٮ۪ر واتُن کِہیٖنۍ یِتھ پٲٹھۍ ہیٚکہِ یہِ محفوٗظ روٗزِتھ دۄیِم چیٖز اَپٲرۍ پَزَن نہٕ زیادٕ گاڑِ پَکنہِ کِہیٖنۍ کیٛازِ کہِ یَپٲرۍ ییٚلہِ زیادٕ گاڑِ چھٕ پکان تَمہِ مٔنٛزۍ چھِ کاربَن ڈاے آکسایڈ تہٕ بیٚیہِ میٖتھین نیران ییٚمہِ سۭتۍ زَنہٕ سون ماحول خراب چھِ گژھان اَمہِ سۭتۍ سٲنۍ کَلچَرَل یِم ہٮ۪رِٹیج یِم جایہِ سہٕ جایہِ چھِ یِم ہٮ۪کَن اَسہِ خراب گٔژھِتھ یِم ہٮ۪کَن پٕلوٗشَن سۭتۍ یِمَن ہیٚکہِ رَنٛگ ڈٔلِتھ یِمَن ہٮ۪کَن اَپٲرٮ۪ن ماحول خراب گٔژھِتھ تہٕ اَمہِ وَجہ سۭتۍ ہٮ۪کَن یِتھ پٲٹھۍ اَسہِ مُغل گاڈَن چھِ تَتھ ہٮ۪کَن یِم پوش خراب گٔژھِتھ یا حضرت بَل شرٛایِن چھِ تَتھ ہیٚکہِ رَنٛگ ڈٔلِتھ یِتھ پٲٹھۍ زَنہٕ تاج محلَس رَنٛگ ڈَلییو تَوَے اَپٲرۍ گژھِ نہٕ زیادٕ ٹرٛیفِک آسُن کِہیٖنۍ ترٛیٚیِم چیٖز ترٛیٚیِم چیٖز گژھِ آسُن یہِ زِ لوٗکھ گژھن احتیاط سان یِم عام لُکھ چھِ یِمَن منٛز گژھِ بیدٲری یِنۍ کرنہٕ زِ ییٚلہِ تُہۍ یِمَن جایَن پہ گٔژھِو تُہۍ کِتھ پٲٹھۍ پٔکِو تُہۍ کِتھ کَن تۄہہِ کِتھ کَنٮ۪تھ چھُ پرٛٮ۪تھ کُنہِ چیٖزَس احتیاط سان وٕچھُن پرٛٮ۪تھ کُن کانٛہہ تہِ اگر تُہۍ کانٛہہ چیٖز استعمال تہِ چھُو کران یا تُہۍ کُنہِ مخصوٗص جایہِ پٮ۪ٹھ گٔیِو تَتہِ کِتھ پٲٹھۍ پَزیو تۄہہِ پَکُن تَتہِ کِتھ پٲٹھۍ چھِ آرام سان پَکُن تَتہِ کِتھ پٲٹھۍ چھِ پرٛٮ۪تھ کُنہِ چیٖزَس دھیان تھاوُن تہٕ یِمَن گژھِ نہٕ زَرٮ۪ر واتُن کیٚنہہ یُتھ یہِ برٛونٛہہ کُن باقِیَن اَسہِ نہٕ سانہِ نَیہِ پُیہِ تامَتھ تہِ یِتھَے کَنٮ۪تھ روزِ بیٚیہِ روزِ یِتھَے پٲٹھۍ شادو آباد